وٕچھ سا اِقتِصٲدی بُہران چھُ اِنسانَس یِوان اِتھے پٲٹھۍ پارُس پِیٚوو ڈۄٹھ یس سٲنۍ ژوٗنٛٹھۍ پیٖٹ رۄپیہِ ساس ٹُو پنٛداہ شِیٖتھ ٲسۍ گَژھان أتھۍ ژوٗنٛٹھۍ پیٹہِ آو ہَتھ رۄپیہِ پَنٛژاہ رۄپیہِ شیٹھ رۄپیہِ ییٚلہِ وٕچَھان چھِ اَتھ پیٚٹہِ ٲسۍ پنژہَن رۄپین پیٖٹ مٔلۍ شِیٹھ رۄپیہِ یا پنٛژاہ رۄپیہِ آسَس کَرایہِ جوٚم تاں اَتہِ نہ وٕژھ پیٖٹ نٕکھٕ تہٕ نہ وٕتِھ ژوٗنٛٹھۍ نَکھٕ أکۍ اِنسان أکۍ فارمرن چھُ آسان دوا دیُتمُت رۄپیہِ لَچھس دۄڈَس لَچھس کھاد کیٚو دوا پَرُس آیِس دہ ساس واپس اَتھ وٕچھ توٚ کھسارٕ کوٗتاہ لِہٰذا اَقتِصٲدی بُہران آو پَرُس وٕنۍ تہِ چھُنہٕ أسۍ ہؠکان سُہ بُہران سُہ سُہ مُشکِلات یِم مُشکِلات پَرُس گٔے یِمن مُشکِلاتن ہُنٛد سامنہٕ کرُن پیٚو سُہ نۄقصَان چھُنہٕ أسی ہؠکان وٕنکیٚنس تہِ برابر گٔژھِتھ کینٛہہ سُہ گوٚو موسمی حالاتو سۭتۍ ییٚلہِ پؠٹھٕ جالہٕ بٲری گٔے نۄقصان گوٚو پَتہٕ آو نہٕ سٲنِس ژوٗنٛٹھِس کِہیٖنۍ مارکیٚٹ تہِ گوٚو ڈاوُن ووٚنُم یِہے پیٖٹ ٲس ساس ٹُو پَنٛداہ شیٚتھ گژھان یِہے گٔے دۄیو ہَتو پنٛژاہو رۄپیٚو پؠٹھ سٕٹاٹ دۄن ہَتس رۄپیَس تامَتھ ییٚلہِ کہِ زَن اَتھ وٕچھان چھِ أسۍ پَنُن خرچہِ کوٗتاہ چھُ دوا کوٗتاہ لوٚگُس کھاد کۭژاہ گٔیَس محنت کۭژاہ پیٚیہِ کَرٕنۍ پیٖٹ کۭتِس آیَس لاسٹَس ییٚلہِ جوڑٕ جمع کوٚر اتھ گوٚو تلہٕ کنہِ حٲصِل زیٖرو ونہِ تہِ چھُنہٕ أسۍ چھِنہٕ وٕنہِ ہؠکان سُہ بہر سُہ نۄقصان پوٗرٕ کٔرِتھ کینٛہہ نہ ہیٚکہِ یہِ وٕنہِ یِنہٕ والؠن أکِس دۄن ؤرۍ یَن منٛز تہِ نۄقصان پوٗرٕ گٔژھِتھ کینٛہہ وۄنۍ چھُ اللہ تعالیٰ عِنایت کَرَن وول اللہ تعالیٰ فَضل کَرَن وول پتاہ چھنہٕ کیٚنہہ وٕنہِ کیٛاہ گژھِ امہِ برونٛہہ کُن وٕنۍ چھُ سٲری َنظر اَسہِ یَتھ سالَس پؠٹھ مگر اَتھ تہِ چھُ شَرَتھ سۭتۍ واریہَن علاقَن منٛز پیٚو ڈونٛٹھ واریہَن علاقن گٔیہِ پرٚابلِم اَسہِ چھُ وٕنہِ اللہ تعالیٰ سُنٛد فضلٕے رَحَمٕے چھُ وُنہِ مال سیٹھاہ کَم یُہُس یوٗتاہ أکِس اِنسانَس پَرُس اوس تَمیُک نؠصٕب تہِ چھُس نہٕ یِہُس مگر خرچاَتھ چھس تیٖتۍ برابر خَرچاَتھ چِھِ تیٖتیٛاہ برابر دوا کھاد محنت دۄہ تہٕ راتھ أمِس اِنسانَس یہِ چھُ أتِی مگر ژوٗنٛٹھۍ فصٕل ییٚتہِ چھُ سؠٹھاہ نؠہایَتھ کَم زٕ حصہٕ چھُ کَم وَنۍ اگر اللہ تعالیٰ أتھۍ کَرِ ہا رَحم جالٕبٲری نِش بَچہِ ڈوٹھہٕ نِش بَچہِ مُمکِن چھُ پَرسُک قرضہٕ ما وَسیٚس نیٚزبا نکھٕ یہِ چھُ جَمۍ کِس باپٲرۍ سُنٛد پونٛسہٕ یہِ چھُ دِلہِ ہنٛدِس باپٲرۍ سُنٛد پونٛسہٕ سُہ آسہِ دپان ہے خَبَر نوٚموما کٔر بددِیانَتی تِژھ دٔلیٖل ٲس نہٕ کینٛہہ مگر موسمی حالاتو کٔر تباہ تہٕ بُرباد